یِہُس کَریوٚم اِنٛڈوفِل ایٚم پانٛژتٲجی دوا کُلٮ۪ن ییٚلہِ کوٚر مےٚ باسٮ۪و سُہ چھُ اَصٕل مگر کٕہیٖنٛۍ تہِ پرٛابلِم گٔے نہٕ سالو سِکیپ روٗز تٔتی آ پن تہِ ہوٚکھ کِہیٖنٛۍ تہِ گوٚو نہٕ مےٚ یہِ چھُ ڈُبلِکیٹ دَوہے ہے نسا اِنڈوفِل ایٚم پانٛژھ تٲجی گوٚو نہٕ بیٚیہِ ؤری پٮ۪ٹھ کَرُن کیٚنٛہہ ہے نَسا اَمہِ کھۄتہٕ چھِ یِم بَدَل کانٛہہ کَمپٔنیٛاہ چوٗز کَرُن اِنڈوفِل ایٚم پانٛژتٲجی دَوا چھُ خراب دَوا تٔمۍ ژھُنۍ کُلۍ تَباہ کٔرِتھ